یُس ہسا کٔشیٖرِ ہُنٛد ٹیوٗرِزٕم چھُ یہِ سُہ ہسا گوٚو پٔتۍمیو کیٚنہہ ہَو ؤرِیو پٮ۪ٹھٕ اِنٛکرٛیٖز اَتھ منٛز ہسا گوٚو بَڈوترٛی ہسا آیہِ اَتھ منٛز لَبنہٕ تِکیٛازِ اَتھ منٛز ہسا گٔے اِمپرٛوٗمٮ۪نٛٹ ہسا گٔے اِنٛفرٛاسِٹرٛکچَر یُس اَتیُک چھُ یِم سیاح اور یِوان چھِ یِمَن جایَن یِم سیاح چھِ گژھان تَتھ منٛز ہسا آو اِنفرٛاسٕٹرٛکچَر بڑاونہٕ یہِ ہسا آو خوٗبصوٗرَت بناونہٕ اَتھ ہسا آیہِ ماڈٕلِنٛگ کرنہٕ اَمِکۍ یِم دیوار ٲسۍ پیٚمٕتۍ اَتھ تِم ہسا آیہِ دٮ۪وار آیہِ بناونہٕ یا کُنہِ جایہِ اوس آب نیران سُہ اوس نیران یِتھَے کٔنۍ رَبہِ وَبہِ مٔنٛزۍ تَتھ ہسا ترٛووُکھ تَلہٕ سِمَٹھ ہسا ترٛووُکھ تَتھ ییٚمہِ سۭتۍ ہسا سُہ صاف آب چھُ یا کُنہِ جایہِ اوس ناگ آسان تَتھ ناگَس ہسا ٲسۍ جانوَر وانوَر وَتھان تہٕ وۄنۍ ہسا گورمٮ۪نٛٹَن نیُو اَکھ اَصٕل اِنِشیٹیوٗ ییٚمہِ سۭتۍ ہسا یِم ناگ چھِ یِم ہسا آیہِ یِمَن آو ژُہُر دیوٲرۍ آیہِ یِمَن بناونہٕ أندۍ أندۍ ییٚمہِ سۭتۍ زَنہٕ یِم جانوَر چھِ یِم ہسا تَتھ منٛز مٔکریٛار ٲسۍ کَران تِم چھِنہٕ ہٮ۪کان وۄنۍ مٔکریٛار کٔرِتھ کیٚنہہ بیٚیہِ ہسا آیہِ یِم دوٗر ٲسۍ کیٚنہہ جگہ پہاڑ ٲسۍ یِمَن ییٚتٮ۪ن ہسا اَصٕل خوٗبصوٗرَت نظارٕ چھُ اَتٮ۪ن ہسا آو اور ہسا آو روڈ نِنہٕ وۄنۍ گۄڈٕ نہ حظ اوس اور روڈ کیٚنہہ وۄنۍ آو روڈ نِنہٕ ییٚلہِ نہٕ روڈ اوس کیٚنہہ خاص لٔکھ ٲسۍ نہ اوٚت ہٮ۪کان وٲتِتھ کیٚنہہ تِکیٛازِ زنان مٔہنی یا شُرۍ تِم ٲسی نہ ہٮ۪کان اور وٲتِتھ وۄنۍ بنیو روڈ تہٕ وۄنۍ گوٚو واریاہ آسان اور واتُن کٔشیٖرِ ہسا چھِ اَمی خٲطرٕ فیمَس أمی ٹوٗرِزٕمہٕ خٲطرٕ یِم جگہ چھِ اَتچہٕ اَمہِ خٲطرٕ ہسا چھِ یہِ زیادٕ پہمتھ فیمَس یُس ہسا سِریٖنگرَس منٛز تہِ ڈَل لیک چھُ اَتھ تہِ نہ سا اوس تیوٗت پٕرژھانہ آسان کیٚنہہ وۄنۍ ہسا چھُ اَتھ اَصٕل پٕرژھان آسان آب چھِ اَمیُک صاف آسان باقٕے چیٖز چھِ اَتھ آسان وۄنۍ وۄنۍ ہسا کوٚرُکھ بیٚیہِ لایٹِنٛگ وایٹِنٛگ کٔرٕکھ یِتھ کٔنۍ راتَس ٲسۍ نہ ہٮ۪کان یہِ نظارٕ وٕچھِتھ اِنسان کیٚنہہ وۄنۍ ہسا آیہِ لایِٹ سِسٹَم تہِ آو اَتھ لگاونہٕ ییٚمہِ سۭتۍ ہسا یہِ چھُ الگ لُک دِوان یہِ ڈَل لیک چھُ یہِ ہسا چھُ الگ لُک دِوان بیٚیہِ یِم منٛزٕ شیٖنَس منٛز تہِ ٲسۍ نہٕ واریاہَن جایَن واتان کیٚنہہ یُتھٕے شیٖن اوس پٮ۪وان ییٚتہِ چھِ پٮ۪وان زیادٕ پہمتھ شیٖن کٔشیٖرِ منٛز اور نہ سہ ٲسۍ ہٮ۪کان سٲلِم لُکھ وٲتِتھ کیٚنہہ گٲڑۍ ٲسۍ نہٕ پکان اگر روڈ آسہِ ہہ تہِ مگر شیٖن اوس آسان تیوٗت کہِ تور ٲسۍ نہٕ ہٮ۪کان اِنسان وٲتِتھ کیٚنہہ وَنۍ ییٚلہِ نیبرِم یِیَن شیٖن چھُ آسان پٮ۪نَے کٲشِر پٲٹھۍ کالچَن پیوٚو شیٖن صُبحَن تام ہَسا چھُ آسان سُہ صُبحَن تام ہسا چھِ آسان سُہ شیٖن ووٚٹمُت شیٖنہٕ مٔشیٖنہِ یہِ ہسا آو اَصٕل اَمہِ سۭتۍ ہسا چھِ واریاہ مدد مِلان تہٕ اَمہِ سۭتۍ ہسا چھِ یِم باقٕے لُکھ تہِ تِمَن تہِ ہسا چھُ گژھان آسٲیِش اور واتُن بیٚیہِ ییٚلہِ ہسا کُنہِ جایہِ کُنہِ جگہ آسہِ اَسہِ گژھُن یُس دوٗر اوس آسان تَتہِ نہ سہ اوس آسان کھٮ۪ن چٮ۪نُک نِظامہ کیٚنہہ وۄنۍ ہسا چھِ یِم کٲشِر نٔے لَڑکہٕ چھِ یِمو ہسا لٲگۍ اَتہِ پَنٕنۍ ڈابا وابا ترٛاوٕنۍ یا رَسٹورَنٛٹ آیہِ ترٛاوٕنہٕ ہر کُنہِ جایہِ چھُ وۄنۍ رٮ۪سٹورَنٛٹ ییٚمہِ سۭتۍ ہسا کھٮ۪نَس متعلِق تہِ چھِنہٕ تیٖژ پریشٲنی گژھان وۄنۍ کیٚنہہ اَتھ منٛز تہِ ہسا آو اَتھ منٛز تہِ ہسا گٔے اِنٛکرٛیٖز یِم رٮ۪سٹَورَنٛٹٕس ہسا آیہِ ترٛاونہٕ تَمہِ سۭتۍ چھُنہٕ وۄنۍ کھٮ۪نَس متعلِق تہِ پریشٲنی گژھان کیٚنہہ وۄنۍ اِنسان نیرِ یِتھَے کٔنۍ کھیوٚن تہِ اگر نہٕ سۭتۍ نِیہِ تَتہِ ہسا چھُ سٲلِم چیٖز آسان اٮ۪ویلیبُل بیٚیہِ ہسا یُس یہِ ٹوٗرِزٕم اوس گۄڈٕ نہ سہ اوس یہِ یوٗت کیٚنہہ تِکیٛازِ اَتہِ ہسا اوس آسان بہٕ اَتہِ ٲس نہٕ پُلِٹِکَل سِٹیبلٕٹی ٲس نہٕ اَتہِ کیٚنہہ وۄنۍ پٔتۍمیو کینٛژھو ؤرِیو پٮ۪ٹھ ہسا چھِ اَتہِ حالات ٹھیٖک تہٕ اور نہ سا چھِ وۄنۍ کٲنٛسہِ پرٛابلِم گژھان کیٚنہہ اور گژھنُک گۄڈٕ ٲسۍ دپان دپان ٲسۍ اگر أسۍ تور گژھو کٔشیٖرِ منٛز تَتہِ چھِ حالات خراب تہٕ تور اگر أسۍ گژھو خبر تَتہِ ما مارٮ۪ن یا بدل کیٚنہہ ما کَرٮ۪ن وۄنۍ چھُ تَتہِ پُلِٹِکَل سِٹیبلٕٹی بیٚیہِ ہسا چھُ اَتیُک گورمٮ۪نٛٹ تہِ ہسا چھُ مدد کران اَتہِ کٮ۪ن یِم اور گژھن تِمَن ہسا چھِ گورمٮ۪نٛٹ تہِ کَران مدد خاص تَر یِم گایِڈ چھِ کٔشیٖرِ ۂندۍ تِم تہِ ہسا چھِ واریاہ اَصٕل تِم تہِ ہسا چھِ یِمَن مدد کران اور وٕچھنَس منٛز